آب چھُ اسہِ واریاہ ضروٗری اگر نہٕ أسۍ وُچھان چھِ آب آبَس سۭتۍ سۭتۍ چھُ آب چھُ سانہِ زنٛدگی منٛز ٲں بٔڑ بارٕ اہمیت تھاوان اَگر نہٕ آب آسہِ ہا أسۍ آسہٕ ہاو نہٕ زنٛدٕ تہِ کِہیٖنۍ گۄڈنیٚتھٕے اَگر وُچھو زٔمیٖن زٔمیٖن یُس یُتھ گولہٕ چھُ اَتھ گولَس پٮ۪ٹھ چھُ آبٕے ساروٕے کھۄتہٕ اہمیت تھاوان اگر أسۍ پوٗرٕ ساروٕے نَوو گولو منٛز وُچھو کُنے چھُنہٕ آب لَبنہٕ آمُت مگر صِرف چھِ وٲحِد اَکھ جاے سۄ گٔے کٔشیٖر چھِس وَنان سُہ گوٚو زٔمیٖنی گولہٕ یَتھ أرٕتھ تہِ چھِ وَناں أتھۍ پٮ۪ٹھٕے یوت چھُ آب سَمندٔری شَکلہِ منٛز روٗدٕچہِ شَکلہِ منٛز ہر کُنہِ قسمٕچۍ شکلہِ منٛز چھُ آب یِوان لَبنہٕ اَگر أسۍ وُچھو آبَس کۭژاہ اہمیِت چھِ آب کۭژاہ بٔڑ نعمت چھِ خۄداے سٕنٛز یہِ چھُ اسہِ آسٲیِش سانہِ خٲطرٕ آسٲیِش آسنہٕ خٲطرٕ اسہِ ہَر دۄہ آسان برٛونٛٹھ کٔنۍ مگر اَگر أسۍ اَکھ دۄہ وُچھو آبہٕ وَرٲے سٲنۍ زِنٛدگی گژھہِ محال اَمہِ کِنۍ پَزِ اسہِ خۄدایَس کُن شکر کَرُن آب ہِش نعمت چھِ تٔمۍ اسہِ خۄدایَن سوٗزمٕژ أسۍ أسۍ چھِ صُبحٲے پگہٲے ییٚلہِ وۄتھان چھِ گۄڈٕ چھُ اسہِ اَتھ بُتھ چھَلنہٕ خٲطرٕ آبٕچ ضروٗرت پیٚوان پَتہٕ ییٚلہِ اسہِ کھیٚن چیٚن چھُ آسان کھیٚن چیٚن خٲطرٕ تہِ چھِ اسہِ آبٕچ ضروٗرت آب اَگر نہٕ آسہِ ہے أسۍ مَرہو فاقٔے بیٚیہِ چھُ سٲنِس جِسمَس منٛز تہِ سَتَتھ فیٖصد آبٕے آب سُہ آب سُہ آبَس بَرا برقرار آب تھاونہٕ خٲطرٕ چھُ آب چیٛون تہِ ضروٗری سانہِ خٲطرٕ بیٚیہِ یُس أسۍ وُچھان چھِ کھیٚن چیٚن بناونہٕ خٲطرٕ یا اگر کُل چھُ پانہٕ یُس کھیٚن چھُ بَنان کُل کہِ ذٔریعہٕ اسہِ تام یُس کھیٚن واتان چھُ سُہ کُل چھُ پانہٕ گۄڈٕ آب ژھانٛڈان یوٚت تام نہٕ تَتھ کُلِس آب واتہِ تیٖتِس کالَس ہیٚکہِ نہٕ سُہ سُہ کانٛہہ تہِ کھیٚن بَنٲیِتھ تَمہِ پَتہٕ کھیٚنَس وَرٲے تہِ اَگر أسۍ وُچھو اَگر نہٕ آب آسہِ ہا مَلہٕ سۭتۍ آسہِ ہا سورُے وٲران گوٚمُت پَلوٚو پَلوٚو نہٕ چھَلنہٕ دادِ آسہِ ہا مُشکہٕ گانٛد سٲرسٕے پھٔہلاونہٕ آمُت ییٚلہِ اسہِ آب چھُ سُہ چھُ آسان برٛونٛٹھ کٔنۍ مُہیا آسان تیٚلی چھِ ہیٚکان أسۍ پَلوٚو چھ پَلوٚو چھٔلِتھ پَلوٚو زٕ ژور ییٚلہِ چھَلنہٕ یِوان چھِ سورٕے چھُ صاف گژھان یا اگر اسہِ پتھٕر تہِ چھُ صا چھَلُن آسان کیٚنٛہہ تہِ چھُ کُنہِ ساتہٕ گَنٛدٕ ہیٚکان گٔژھِتھ مگر آبہٕ سۭتۍ چھِ أسۍ سُہ صاف کَران آب چھُ سانہِ خٲطرٕ واریاہ اہمیت تھاوان اسہِ پزِ آبٕچ ہمیشہٕ ہر ہمیشہِ قدٕر کَرٕنۍ اگر أسۍ کَم آب استعمال کَرو صُبحٲے ہیک تھاوو نہٕ آب یَلٔے کیٚنٛہہ ییٖتِس کالَس أسۍ باقٕے کامہِ چھِ کَران ییٖتِس کالس بُرش چھُ کَران اِنسان تیٖتِس کالَس چھُنہٕ اسہِ پَزِ نہٕ اسہِ آب تھاوُن یَلہٕ کیٚنٛہہ اَگر أسۍ آب یَلہٕ تھاوو تَمہِ کہِ وَجہ سۭتۍ چھُ واریاہ پریشٲنی ہیٚکان گٔژھِتھ آب چھُ ضایعہِ گژھان تہٕ اگر یہِ ضایعہِ گژھہِ مگر یُس یہِ آب صاف یہِ چھُ نالیٛو کِنۍ وَسان نالیٛو کِنۍ ؤسِتھ چھُ یہِ آب پیٚوان بیٚیہِ صاف کَرُن مگر یُس یہِ آب صاف کَرنُک اِنتظام چھُ آسان سُہ گژھہِ کمزور اَمہِ کِنۍ پَزِ اسہِ نعمتٕچۍ اہمیِت سَمجھِنۍ تہٕ اَتھ اہمیت و اِفادیت سَمجھِتھ عِزت کَرُن بیٚیہِ کَم سے کَم اِستعمال کَرُن